اگر أسۍ ییٚتِچ وَنَو تۄہہِ بہٕ ییٚتیُک خانٛدَر کَمہِ آیہِ چھُ آسان گۄڈٕنٮ۪تھٕے چھِ یِوان کٲم کرنہٕ یعنی کہِ لٔڑکَس تہٕ بیٚیہِ لڑکی چھِ یِوان کرنہٕ اَکھ ڈیٹ مُقرر یِوان کرنہٕ اَتھ ڈیٹ مُقرر کرنَس پتہٕ چھُ لاگان لڑکہ تہٕ لڑکی تیٲری کَرٕنۍ خاندرٕچ یِم چھِ پَلَو اَنان پانَس یِم چھِ کران کٲم شاپِنٛگ چھِ یِم کران بوٗٹھ باقٕے چیٖز یا لڑکی چھےٚ اَنان سوٚن تہِ پانَس خٲطرٕ تہٕ اَمہِ دۄہ خانٛدرُک دۄہ لاگنہٕ خٲطرٕ پتہٕ یُتھٕے خانٛدَر چھِ واتان گۄڈٕنیُکٕے چیٖز چھِ ییٚتہِ گژھان کٲم گۄڈٕنٮ۪تھ چھِ آسان مٲنٛزۍ راتھ ییٚتہِ مٲنٛزۍ رٲژۍ دۄہ چھِ گژھان کٲم اَمہِ دۄہ چھِ واریاہ لُکھ یعنی کہِ رِشتہٕ دار پَنٕنۍ آسان بُلاونہٕ آمٕتۍ بُلاونہٕ آمٕتۍ اَمہِ موٗجوٗب تاکہِ اَکھ دۄہ برُنٛہٕے چھِ تِم یِوان مطلب یِوان چھِ تِم لڑکہٕ تہٕ بیٚیہِ کوٚرِ وٲلۍ سٕنٛدِس گَرَس منٛز تاکہِ تِم چھِ کران کٲم یِم چھِ أکۍسٕے جایہِ رَلان پتہٕ چھِ یِم آسان أتھۍ خاندرَس رٔلیٹِڈ پرٛیپرٛیشَن کران تیٲری آسان کران تہٕ ییٚمہِ دۄہ مٲنٛزۍ راتھ چھِ آسان تَمہِ دۄہ چھِ گژھان کٲم وازٕ تہِ چھِ یِوان بُلاونہٕ سُہ وازٕ چھِ کران کٲم سُہ چھِ کران یعنی کہِ سُہ چھِ لاگان مطلب بَتہٕ وَتہٕ چھِ سُہ آسان رَنان تٔمِس چھِ آسان پٮ۪وان تَتھ چھِ أسۍ وَنان ییٚتہِ وازٕوان سُہ چھِ وازٕوان رَنان سُہ وازٕوان چھِ آسان دیُن لُکَن یِمَن دعوت چھِ آسان کٔرمٕژ بیٚیہِ چھِ یِوان پانَس تہِ کھٮ۪نہٕ سُہ وازٕوان تہٕ تَتھ وازٕوانَس منٛز چھِ آسان ییٚتہِ واریاہ ڈِشِز یعنی کہِ سُہ چھِ اَسہِ اَکھ ییٚتہِ رِچوَل اَکھ بنیومُت یعنی کہِ تَتھ منٛز گژھِ آسُن گۄشتاب رِستہٕ کَباب میتھ روغن جوش یَکھٕنۍ کۄکَر ژامَن یِم چیٖز گژھَن آسٕنۍ رٔنِتھ تہٕ بیٚیہِ چھِ آسان دعوت کٔرمٕژ سۄ چھِ آسان ڈِپٮ۪نڈ یعنی کہِ لڑکَس تہٕ بیٚیہِ لڑکی ہِنٛدِس خانٛدانَس تام تِمو کۭژاہ دعوت آسہِ کٔرمٕژ تِمو آسیٛا وُہَن ترٛامٮ۪ن ژَتجِہَن ترٛامٮ۪ن ہَتَن ترٛامٮ۪ن ڈۄڈَس ہَتَس ترامٮ۪س تہِ چھِ آسان دعوت آمٕژ کرنہٕ وٕنۍ ییٚمہِ دۄہ مٲنزۍ راتھ چھِ آسان تَمہِ دۄہ چھِ ییٚتہِ اَکھ رَسٕم آسان یِم یعنی کہِ مٲنٛز چھِ پٮ۪وان لڑکہٕ وٲلِس نِنۍ کورِ وٲلۍ سُنٛد یعنی کہِ تِمن چھِ پٮ۪وان مٲنٛز نِنۍ تور سُہ مٲنٛز چھِ آسان تَتہِ تِمَن ترٛاوٕنۍ تَتھ پٮ۪ٹھ چھِ تِمَن یِوان ہُرۍ وُرۍ وَنٛنہٕ تَتہِ یا اَڑٮ۪ن چھِ آسان نکاح تہِ اَمے دۄہ مٲنٛزۍ پٮ۪ٹھٕے چھِ نکاح تہِ یِوان پرنہٕ کیٛازِکہِ خانٛدَر چھِ سورٕے نکاح آسان بیٚیہِ چھِ اَتھ منٛز یِہوٚے دعوت واوَت آسان کَرٕنۍ تہٕ یَتھ أسۍ وَٹھٕج چھِ وَنان پتہٕ گژھان چھِ کٲم ییٚتہِ ییٚمہِ دۄہ مٲنٛزۍ رٲژ چھِ آسان اَمہِ دۄہ چھِ شامَس یِم آسان رِشتہٕ دار زیادٕ چھِ آسان زَنے بُلاونہٕ آمٕژ تِم چھِ لاگان شامَس گٮ۪وُن گٮ۪ونَس منٛز تہِ تِم لاگان بٲتھ وَنٕنۍ بٲتھَن منٛز چھِ تِم أڑۍ رِکاڈ تہِ وَنان واریاہ چیٖز تہِ چھِ کران ڈِسکو چھِ کران یِم چھِ آسان راتَس گٮ۪وان ییٚتہِ راتَس چھِ یِم آسان یِمَن چھِ آسان ییٚتہِ کیٚنہہ اِنَسٹرٛومٮ۪نٛٹ یَتھ منٛز سٔہ تمبَکھنٲر چھِ آسان نوٚٹ چھِ آسان یِم چیٖز چھِ یِوان اَمہِ دۄہ کرنہٕ کانٛہہ اگر أمیٖر چھِ آسان تٔمۍ چھِ آسان اوٚنمُت کانٛہہ گٮ۪وَن وول یُس واریاہ مشہوٗر چھِ آسان ییٚتہِ اٮ۪رِیاہَس منٛز تٔمۍ سٕے چھِ سُہ اَنان سُہ چھِ گٮ۪وَن کانٛہہ چھِ غریٖب اَنان تَتہِ چھِ یِمَے لوکَل پَنٛنہِ ہمسایہِ پَنٛنہِ رِشتہٕ دارٕے زَنہِ چھِ لاگان تَتہِ گٮ۪وُن تِم چھِنہٕ اَنان گٮ۪وَن وٲلِس کِہیٖنۍ بیٚیہِ چھِ اَتہِ اَمہِ دۄہ کران کٲم مٲنٛز چھِ لاگان مٲنٛز چھِ لاگان کورِ تہٕ تہٕ مٲنٛز چھِ لاگان لڑکَس تہِ لڑکہٕ چھِ موسلی پرٛٮ۪فر کران کِسے یٲژ مٲنٛز لاگٕنۍ سُہ چھِ تہٕ بیٚیہِ یُس کوٗر چھِ آسان تٔمِس چھِ سٲرسی مٲنٛز لاگان اَمہِ دۄہ تہٕ سُہ چھِ کران کٲم یعنی کہِ مٲنٛز چھِ لاگان تہٕ اَتھ مٲنٛزِ پٮ۪ٹھ چھِ ییٚتہِ اَکھ رَسَم بنیومُت یعنی کہِ لڑکَس چھِ یِوان پونٛسہٕ لاگنہٕ أمِس چھِ پَنٕنۍ دۄس أمِس پَنٕنۍ رِشتہٕ دار أمِس پَنُن مول موج بیٚنہِ یِم چھِ پونٛسہٕ أمِس لاگان اَتھ مٲنٛزِ آسان اَمہِ ساتہٕ تہٕ یہِ چھِ اَکھ رَسَم ییٚتہِ بنیومُت وٕنۍکٮ۪س یُس مطلب لُکھ چھِ وٕنۍکٮ۪س فالَو ییٚتہِ کران یُتھٕے یہِ مٲنٛزِ رٲت چھِ مۄکلان بیٚکہِ دۄہ چھِ پتہٕ واتان سَب سَبہِ دۄہ چھِ گژھان کٲم لاگان چھِ یعنی کہِ یعنی کہِ تیٲری کَرٕنۍ چھِ لُکَن یِمَن دعوت چھِ آسان کٔرمٕژ تِمَن چھِ یِوان ییٚتہِ بُلاونہٕ تِم چھِ یِوان بُلاونہٕ تِمَن چھِ یِوان بَتہٕ دِنہٕ بَتہٕ دِنہٕ پتہٕ چھِ گژھان کٲم بیٚیہِ چھِ ییٚتہِ اَکھ یعنی کہ اَکھ ہیوٚن دیوٚن چھِ ییٚتہِ کران لُکھ چھِ کران کٲم تِم چھِ کران پونٛسہٕ مہرازَس یا مہرنہِ کران ہیوٚن دیوٚن ہیوٚن دیوٚن وَنان تَتھ تہٕ ہیوٚن دیُنسٕے منٛز چھِ تِمَن پونٛسہٕ دِوان پونٛسہٕ کران تہٕ اَمہِ پتہٕ چھِ گژھان کٲم پتہٕ ییٚتہِ پتہٕ چھِ شام گژھان تہٕ مہراز چھِ کران تیٲری تہٕ وۄتھان چھِ نٮ۪ران چھِ یہِ گژھان چھِ مَہرٕنۍ ہُنٛد گَرٕ مَہریٚنۍ ہُنٛد گَرٕ چھِ یہِ گژھان ییٚتہِ أمِس خانٛدَر چھُکھ آسان کوٚرمُت اَنان چھِ یہِ تَتہِ کھٮ۪وان أڑۍ چھِ چاے چٮ۪وان أڑۍ چھِ بَتہٕ کھٮ۪وان پَتہٕ چھِ یہِ لاگان کٲم کَرٕنۍ اَنان چھِ یہِ ماہِرِنہِ گَرٕ ماہِرِنہِ کیُتھ أمِس چھِ پٮ۪وان گۄڈٕنٮ۪تھٕے یُتھٕے مہریٚنۍ چھِ یہِ اَنان أمۍ سٕنٛدۍ ماجہِ چھِ پٮ۪وان مۄہَر أمِس تُلٕنۍ مۄہَر مطلب کیٛاہ گوٚو تٔمِس چھِ آسان کَلَس پٮ۪ٹھ سُہ شال ڈٔکِتھ تٔمِس چھِنہٕ اَتھِ یِوان سُہ چھِ پٮ۪وان تُلنہٕ یعنی کہِ نہ تُلہِ مہرازٕنۍ بیٚنہِ نَتہٕ تُلہِ مہراز سٕنٛز موج سُہ یعنی کہِ یِتھ کٔنۍ چھِ أسۍ یہِ اَکھ خانٛدَر ییٚتہِ کران یَتھ منٛز چھِ اَسہِ واریاہ کیٚنہہ رَسَم تہِ کٔرۍمٕتۍ یِم اَسہِ پانَے چھِ یَتھ منٛز یعنی کہِ تۄہہِ ووٚنمو مےٚ یَتھ منٛز چھِ أسۍ کران کٲم أسۍ چھِ مٲنٛزِ پٮ۪ٹھ پونٛسہٕ لاگان بیٚیہِ چھِ أسۍ کران کٲم یعنی کہِ مٲنٛزِ راتھ چھِ اَسہِ کٔرٕمٕژ اَکھ یِتہِ چھِ اَکھ رَسَم اَسہِ کٔرمٕژ وٕنۍکٮ۪س یۄس نہٕ مطلب چھِ آسان کِہیٖنۍ تہٕ بیٚیہِ چھِ یَتھ منٛز اَسہِ واریاہ واریاہ چیٖز تِم اٮ۪ڈ کٔرۍمٕتۍ یعنی یِم اَسہِ وٕنۍکٮ۪س رِچوَل چھِ بنٲیمٕتۍ وٕنۍکٮ۪س تہٕ یِم چھِ وٕنۍکٮ۪س سٲری ییٚتہِ لُکھ یُہوٚے فالَو کران سٲنِس یَتھ رِجنَس منٛز کَلچَرَس منٛز بیٚیہِ چھِ اَڑٮ۪ن چھِ آسان ڈِفرَنٛٹ طریٖقہٕ چھِ خانٛدَر گژھان ییٚتہِ أڑۍ چھِ دۄن دۄہَن خانٛدَر آسان اَڑٮ۪ن چھِ ترٛٮ۪ن دۄہَن آسان یِتھَے کٔنۍ چھِ ییٚتہِ خانٛدَر آسان بیٚیہِ یہِ مطلب اَڑٮ۪ن چھِ آسان کَم اَڑٮ۪ن چھِ آسان زیادٕ یِم یِم چیٖز چھِ وٕنۍکٮ۪س ییٚتہِ گژھان